سٲنِس گامَس منٛز چھِ واریاہ زیادٕ چیٖز نیران یِمو سۭتۍ أسۍ ٲں سِکِن تہٕ مَس چھِ ٹھیٖک تھاوان ٲں گۄڈٕنِچی چھِ اَکھ مَس ییٚمہِ تیٖل کٲشُر تیٖل یُس أسۍ ٲں شامَس چھِ تِلہٕ پٔٹی کَران مَستَس ٲں صُبحَس کیٛت چھِ أسۍ کَلہٕ چھَلان تہٕ اسہِ چھُ روزان مَس واریاہ زیادٕ نرٕم نَہ چھُ کُف روزان نَہ چھُ مَس ژَلان نیٖرِتھ بیٛاکھ چھُ اسہِ کٲشُر توٚمُل سُہ چھِ أسۍ ٲں ژیٹان سُہ چھِ أسۍ نیٛامہِ منٛز ژیٹان تَتھ چھِ أسۍ بَناوان پوڈَر تہٕ تَمہِ سۭتۍ چھِ أسۍ پَتہٕ چھِ تَتھ پوڈَر بَناوان تَتھ چھِ أسۍ ترٛاوان کوکونَٹ اۄیِل بیٚیہِ چھِ ترٛاوان ایٚلویرا جل بیٚیہِ چھِ ترٛاوان تَتس یہِ گُلاب گۄلاب عٲرَق واٹَر چھِ أسۍ ترٛاوان تہٕ پَتہٕ چھِ أسۍ ٲں سُے سِکنَس مَتھان تہٕ تَمہِ سۭتۍ چھُ اسہِ روزان سِکِن نَرٕم تہٕ بیٚیہِ چھِنہٕ خۄشکی تہِ نیرانی